ہاں بِلکُل مےٚ کٔر تِم ٹٮ۪کنیٖک تِم ٹِپٕس اِستعمال ہیٚچھنہٕ خٲطرٕ کیٛازکہِ مےٚ اوس نہٕ گۄڈٕنٮ۪تھ تَگان کِہیٖنۍ نہٕ سِٹاٹَس پے مےٚ واریاہ زیادٕ بے عزتی بوزٕنۍ کیٛازکہِ مےٚ کوٚر اوٚتام تہِ بَیان مےٚ ہسا پے گۄڈٕ واریاہ صفر کَرُن یہِ پینٛٹِنٛگ خٲطرٕ پَتہٕ ٲسٕس بہٕ زیادٕ یوٗٹیوٗب چَنَل وٕچھان یَتھ پٮ۪ٹھ مےٚ ہیوٚچھ ہِٹلَس آٹ سۄ تہِ چھِ بَناوان پینٛٹِنٛگ تَتھ پٮ۪ٹھ ٲسٕس بہٕ وٕچھان یا أکیٛاہ آٹ اینٛڈ کرٛافٹ ٲس بہٕ کَران تَتھ منٛز تہِ ٲسۍ آسان پینٛٹِنٛگ بَناوان تِم پَتہٕ ٲسٕس بہٕ تِمَن پٮ۪ٹھ ہیٚچھان بہٕ ٲسٕس تِمَے تِمَے چیٖز گۄڈٕنٮ۪تھ بَناوان سِٹاٹَس ٲسۍ تِم وٕچھان کَلَر کَمبٕنیشَن کیٛاہ چھِ آسان تھاوٕنۍ بہٕ ٲسٕس پَتہٕ تَتھ پٮ۪ٹھ ہیٚچھان پَتہٕ ٲسٕس بہٕ زیادٕ کَزنہِ ہُنٛد تہِ گژھان بہٕ ٲسٕس زیادٕ پرٛٮ۪فَر کَران تٔمِس نِش گژھُن کیٛازکہِ سُہ ٲس اَکھ بٔڑ بارٕ پینٛٹَر تٔمِس اوس واریاہ اَصٕل تَگان تَمے باپَتھ ٲس مےٚ تٔمِس نِش پٮ۪وان گژھُن کیٛازکہِ بہٕ ٲس دَپان نَہ بہٕ گژھٕ أمۍ سٕنٛدۍ کھۄتہٕ تہِ زیادٕ یہِ بَنٕنۍ مےٚ اوس واریاہ زیادٕ خۄش کَران یہِ پینٛٹِنٛگ کَرٕنۍ آن لاینَس منٛز کوٚر مےٚ یِہوٚے کہِ بہٕ ٲسٕس ہیٚچھان یَتھ پٮ۪ٹھ یوٗٹیوٗبَس پٮ۪ٹھ کٔر مےٚ واریاہ زیادٕ کوٗشِش بہٕ ہیٚچھِ ہا نَیہِ نَیہِ پینٛٹِنٛگ کیٛاہ چھےٚ کِتھ پٲٹھۍ کَرو ٲسۍ یِم کِتھ پٲٹھۍ بَناو بہٕ یِم ڈرٛایِنٛگ کِتھ پٲٹھۍ کیٛاہ کَرٕ بہٕ بیٚیہِ ہیوٚچھ مےٚ نٮ۪سٕب زیادٕ پنٛنہِ کَزنہِ نِش